میوٗن ٲں فیورِٹ ٲں یُس مےٚ گژھان چھُ خۄش نِوٕز پیپَر سُہ چھُ کَشمیٖر عُظمیٰ ٲں کَشمیٖر عُظمۍٰ چھُ مےٚ گَژھان ٲں اَمہِ وِزِ کیازکہِ خۄش کہِ ٲں تَتھ منٛز چھِ اسہِ سُہ چھُ اسہِ کَشمیٖرَس منٛز یہِ تہِ دۄہَس ٲں گَژھان چھُ سُہ چھِ اسہِ تَمِچ سٲرٕے اِنفارمیشَن دِوان تہٕ بیٚیہِ ایٚکوٗریٹ اِنفارمیشَن کَشمیٖرَس منٛزٕے یوٗت نہٕ کیٚنٛہہ باقٕیَن ٲں جموں یا بَدَل کُنہِ کَنٹرٛی ہنٛز سُہ چھُ اسہِ ہَر کانٛہہ اِنفارمیشَن دِوان تہٕ مےٚ چھُ گژھان کَشمیٖر عُظمۍٰ واریاہ خۄش